اگر أسۍ کرو ہوٗنۍ ژپِچ کتھ اتھ ٲسۍ یِم برٛونٛہِم لُکھ ٲسۍ یِم ٲسۍ گۄڈٕنٮ۪تھٕے کٲنٛسہِ پیٖرس نِش گژھان تہٕ اتھ ٲسۍ یِم مٲتھٕر دیاوناوان یہِ پیٖر صوب اوس کینٛہہ پران اتھ یہِ سٲنِس دیٖنس منٛز چھُ سُہ اوس نِوان اتھ کینٛہہ پٔرِتھ پتہٕ اوس یہٕے نوٗن دِوان سُہ گرٕ کیُتھ کھٮ۪ون تہٕ امہِ سۭتۍ تہِ ٲس یِم ہوٗنۍ ژٔپِس علاج ہٮ۪کان کٔرتھ تہٕ بیٛاکھ طٔریٖقہٕ اوس یِم ٲسۍ اپناوان یِم ٲسۍ انان سلیہِ تہٕ تِم ٲسۍ تٔژراوان تہٕ پتہٕ ٲسۍ اتھ جایہِ لاگان یِم ٲسۍ اتھ جایہِ أنٛدۍ أنٛدۍ کران کیٛاہ امی یِم ٲسۍ زالان اتھ تہٕ یہِ اوس دوٚیِم علاج یِم پرٛٲنۍ لُکھ کران ٲسۍ مگر وۄنۍ چھِ اسہِ پتہ میڈکلن کٔر واریاہ ترقی میڈکل ٹٮ۪کنالجی آیہِ بارسس ییٚمہِ سۭتۍ یِم رٮ۪وایتی طٔریٖقہٕ یِم علاجِک ٲسۍ یِم گٔیے کم ؤنکیٚس چھِ اگر ہوٗنۍ ژوٚپ أسۍ وٕچھو گۄڈٕنٮ۪تھٕے یہِ ما أسۍ چھِ اٮ۪نٹہِ ریبیٖز انجکشن ؤنکیٚس کران گوٚو اتھ منٛز آیہِ واریاہ چینج اتھ علاجس منٛز